ساروی کھۄتہٕ بوٚڑ نیچرَل رِسورس یُس سٲنِس شُپیَن ڈِسٹرکَس منٛز چھُ سُہ چھُ آب ییٚتِکۍ پہاڑ چھِ شِنہٕ سۭتۍ ؤلِتھ آسان تہٕ یِم چھِ سٲرسٕے ؤرۍ یَس یَگلِتھ سٲنِس ڈِسٹرک شُپینَس آب فراہَم کران تہٕ یہِ آب چھُ شُپین ڈِسٹرک نیٖرِتھ باقین ڈِسٹرکن تہِ واتان تہٕ اگر أسۍ پننٕچ ماحولٕچ کتھ کرو سون ماحول چھُ باقیو ماحولو مُطابق یا باقیو ڈسٹرکو ماحولو مُطابق واریاہ اَصل ماحول ہاں یہِ کَتھ چھِ یُس ڈِسٹرک شُپیَنَس منٛز میونسِپلٹی کٔمیٖٹی چھِ تِم چھِنہٕ پَنٕنۍ ژےٚ ڈیوٗٹی تَمہِ آیہِ دِوان کینٛہہ ییٚمہِ آیہِ باقیَن جٲیَن لَبنہٕ چھُ یِوان شُپیَن ڈِسٹرکَس منٛز چھُ اَکثَر جٲیَن آسان یہِ تہِ ژھۄٹھ آسن چھُ سُہ چھُ آسن جمع کٔرِتھ تھامُت تمہِ پتہٕ چھُنہٕ آسن سُہ ڈسٹبِنن منٛز یا تہِ یِم تہِ گاڑِ یتھ ڈسٹ ڈسٹبِنس منٛز یتھ آسان چھِ یہِ ژھۄٹھ وۄٹھ تِم نِوان سُہ چھُنہٕ تِم اَصٕل پٲٹھۍ فَنٛگشَن پَنٕنۍ کٲم کَران کِہیٖنۍ امہِ علاوٕ چھُ سٲنِس ڈِسٹِرٛک شُپیَنَس منٛز اَکھ بوٚڑ اَکھ دٔریاو یَتھ ریٚمہِ عارا وَنَن چھِ یہِ ریٚمہِ آرا چھُ اگر چھِ اَمیُک آگر چھُ نزدیٖک ہی مَگَر بۄنہٕ وٲتِتھ وٲتِتھ چھُ اَمیُک آب واریاہ آلوٗدٕ گَژھان اَمیُک وَجہ حظ چھُ یِم تہِ ژھۄٹھ گَرَن منٛز نیران چھِ سُہ ژھۄٹھ چھِ اَکثَر بیشر لٕکھ أتھۍ ریٚمہِ آرِس یِم تہِ اَتھ آسان چھِ کۄلہٕ درٛامژٕ یِم تہِ اَتھ شاکھ چھِ آسان درٛٲمٕتۍ أتھۍ منٛز چھِ یِم ترٛٲوِتھ اَمیُک آب گَنٛدٕ کَران